اگر أسۍ وٕنکیٚنَس وقتَس منٛز چَلینج یا ڈِفِکَلٹیٖز ہٕنٛز کَتھ کَرو یِم أکِس آرٹِسٹَس أکِس ڈانسَرَس أکِس سِنٛگَرَس أکِس رایٹِنٛگ سِکِل وٲلِس أکِس کَنٹیٚنٹ رایٹَرَس یا أکِس تٔمِس نَفرَس یُس اَکھ ماٹِویشَن سپیٖکَر آسہِ أمِس کٲژَہ مُشکِلات کھڑا گژھان ایز پٔر پَتہٕ اَگَر پَنٕنۍ کَتھ کَرٕ بہٕ بہٕ چھُس اَکھ کَنٹٮ۪نٛٹ رایٹَر مےٚ چھِ لَگان کاپیَن ہٕنٛز مےٚ چھِ لَگان قلمَن ہٕنٛز یا مےٚ چھِ لَگان اِمیجِنیشَن خٲطرٕ اَکھ سِسٹَمٕے ضوٚرَتھ مگر وَقتہٕ وِز چھِنہٕ مےٚ یہِ مَیَسَر یِم چیٖز گژھان اَمہِ سۭتۍ کیٛاہ پرٛابلِم چھِ گژھان مےٚ ژٕ نہٕ آسَن دۄہَن منٛز کانٛہہ چیٖز لیٚکھُن یا پانٛژَن دۄہَن منٛز کانٛہہ چیٖز لیٚکھُن یہِ چھُس نہٕ بہٕ ہٮ۪کان لیٚکھِتھ کیٛازِکہِ مےٚ چھُنہٕ سُہ ٹایم ملان مےٚ چھُنہٕ سُہ پٔٹِکیوٗلَر ٹایمَس اَنان تِم چیٖز اِکوِپمٮ۪نٛٹ حٲصِل گژھان تمہِ سۭتۍ چھِ مےٚ بیٚیہِ اِنتِحا پرٛابلِم گژھان کیٛازِکہِ ییٚلہِ سُہ نفرَس منٛز بہٕ ژور اوس مےٚ ٲسۍ رۄپیہِ دَہ زینان مےٚ چھِ یہِ میلٲنی أکِس آرٹِسٹَس خٲطرٕ چھِ بیٚیہِ اِنتِہا پرابلِم کِرٛییٹ کَران لیک آف سٹوریج یا لیک آف آرٹ سَپلایِز یا سٹیشنٔری یا سُہ ماٹِویشَن یُس مےٚ ضوٚرَتھ تۭر تٔمۍ ماٹِویشَن سۭتۍ پَکہا بہٕ برونٛٹھ سُہ چھُنہٕ مےٚ میلان اَکھ مٮ۪نٹَرشِپ چھِنہٕ مےٚ ملان کینٛہہ اکھ آرٹِسٹ چھِ کران فیس اکھ فاینانشَل کرایسس اکھ موٹِویشنل کرایسس اکھ سَپلایر کرایسِس یُس نہٕ تٔمِس وقتٕے وِزِ ملان چھُنہٕ کیٚنٛہہ